مےٚ ہاسے ییٚلہِ بہٕ ہاسے لۄکُٹ اوسُس مےٚ ہاسے ہیٚچھے پنٛنہِ سکوٗل پٮ۪ٹھَے یُس ہاسے اُستاد اوس اَسہِ سُہ اوس بَڑٕ بہتریٖن ڈرٛایِنٛگ کَران تٔمۍ ہاسے ہیٚچھنونَس بہٕ باقی لٔڑکہٕ تہِ ہاسے ٲسۍ مگر مےٚ ہاسے اوس زیادٕ اوکُن ڈرٛایِنٛگ کُن بہٕ ہاسے ہیٚچھنونَس تٔمۍ سُہ گوٚو مےٚ چھَنہٕ کالیجُک پَے لوٚگ پَے کیٚنٛہہ البتہ یُس مےٚ سکوٗل اوس میون سکوٗل تٔمۍ ہاسے ہیٚچھنونَس بہٕ واریاہ زیادٕ مےٚ ہاسے چھِ وۄنۍ گول تھوٚمُت پَنٕنۍ یَتھ کیریرَس منٛز مےٚ یُس یہِ آرٹُک کیریر چھُ بہٕ ہاسے بَن اَکھ بوٚڈ آرٹِسٹ وۄنۍ چھُس بہٕ ہَنہِ ہَنہِ ووتُس بہٕ نیشنَل لٮ۪ولہِ پٮ۪ٹھ تہِ دیُت مےٚ یہِ ٹرٛایِل بہٕ آوُس تَتہِ تہِ ٲسۍ سِٹیٹ لٮ۪وَل نیشنَل لٮ۪ولہِ پٮ۪ٹھ تہِ ہاسے گوس بہٕ سَلٮ۪کٹ وۄنۍ ہاسے چھُ مےٚ برٛونٛہہ کُن پٕلان تھوٚمُت بہٕ ہاسے گژھٕ ہا کیوِن اوس سَمکھٕنۍ یُس ہاسے بوٚڈ یہِ ڈرٛایِنٛگ آرٹِسٹ چھِ تٔمِس ہاسے گژھٕ ہا بہٕ وۄنۍ سَمکھٕنۍ بَس